السلام علیکم اہن حظ ٹھیٖک تُہۍ چھُوا ٹھیٖک گرِ چھُوا سٲری ٹھیٖک شُکر خۄدایَس کُن یہِ تُہۍ چھُوا پَلو سُوان اَسہِ حظ اوس خاندر گرِ نا اَسہِ ٲسۍ پَلو سُوٕنۍ اَسہِ ٲسۍ واریاہ سُوٕنۍ بَچن خٲطرٕ پانَس خٲطرٕ اۭں تُہۍ پاکِستانی ڈرٛسٕز کیٛاہ چھُو ہٮ۪وان تُہۍ مطلب تُہۍ چھُو شےٚ ہتھ ہہ اَسہِ ٲسۍ سِمپٕل فِراک یَزار تَتھ کیٛاہ چھُو ہٮ۪وان ژور ہَتھ یَتھ یہِ وَڈِنٛگ آسہِ تَتھ کوٗتاہ چھُو ہٮ۪وان اَچھا بیٚیہِ اوس اَسہ فادرس نا کٔمیٖز یزار سُوُن تَتھ کوٗتاہ چھُو ہٮ۪وان پانٛژھ ہَتھ ہہ اۭں بیٚیہِ اوس یہِ بَچَن خٲطرٕ سُوٕنۍ لَکچٮ۪ن کورٮ۪ن تِم جامہٕ چھُنا تِم جامہٕ سُوان آز اَچھا سِمپٕل یِم یِم نہ بچن خٲطرٕ بچن خٲطرٕ چھِنا اۭں زٕ ہَتھ اچھا وۄنۍ ہُہ وۄنۍ اَنوا أسۍ اوٗرۍ کِنہٕ تُہۍ یِیِو تُہۍ دِیِو گۄڈٕ نظر اۭں مطلب ریٹ گَژھِ نا وۄنۍ کَم تُہۍ چھُو مےٚ باسان زیادٕ وَنان ریٹ نہ تُہۍ چھُو زیادٕ ریٹ وَنان تھوڑا کٔرِو وۄنۍ کَم وۄںۍ چھِ اَسہِ واریاہ پَلو سُوٕنۍ تہٕ سُہ کٔرِو تیٚلہِ پَتہٕ أتی تُہۍ اَچھا تُہۍ کٔژِ بَجہِ چھُو اَتہِ آسان تُہۍ چھُوا گَری سُوان اَچھا دۄہَس چھُو تُہۍ آسان گَری اۭں اَسہِ چھُ یَتھ آسان یُس ییٚمہِ ساتہٕ اَسہِ ٹایِم یی أسۍ یِموے تیٚلہِ تَمی ساتَن ٹھیٖک چھا آسا اَدٕ سا بِہِو رۄبس حوال